گورمٮ۪نٛٹ کہِ تھرٛوٗ چھُ اَسہِ واریاہ لون یِوان یمن فارمَر طَبقَس تکیازِ اَسہِ چھُ کسان کریڈِٹ کِسان کریڈِٹ کارڈ تھروٗ لون اکھ لون یِوان کسان لون کسان کرافٹ لون یُس زَن أسۍ کم اِنٹرٛیسٹَس پٮ۪ٹھ چھِ دِوان اَمہِ سۭتۍ کیاہ گوٚو یُس یہِ لون آو اَمہِ سۭتۍ گوٚو تھوڑا یُس یہِ مِڈل مین اوس یہِ گوٚو ایٚکسکرٛوٗڈ اَمہِ سۭتۍ یِم درٛاے اَمہِ سۭتۍ وۄنۍ چھِنہٕ باپٲرۍ زیادٕ کران کینٛہہ وۄنۍ چھِ تھروٗ سیوٚدُے کران اکھ فارمَر ایٚکسپورٹرَس سۭتۍ پانَے کتھ تہٕ اَمہِ سۭتۍ آو واریاہ فٲیدٕ لُکَن یُس زَن أسۍ باپٲرِس ٲسۍ پونٛسہٕ ہٮ۪وان وۄنۍ چھِ أسۍ تھروٗ امی لونہٕ تھروٗ کَڑان تہٕ ییٚمہِ سۭتۍ اَسہِ واریاہ فٲیدٕ آو مگر اَتہِ چہِ گورمنٹٕچ چھِ اَکٲے سکیٖم سُہ گوٚو یِہوٚے یوت یہِ کسان کریٚڈِٹ کارڈ لون مگر اگر اَمہِ عَلاوٕ تہِ آسہِ ہہ بیٚیہِ کانٛہہ سکیٖم اَمہِ سۭتۍ مِلہِ ہہ فٲیدٕ یِم زَن لُکھ چھِ تِمن مِلہِ ہہ واریاہ زیادِ فٲیدٕ تہٕ وۄنۍ گوٚو تیٚلہِ تہِ چھِ واریاہ اصٕل یہِ سکیٖم اَمہِ سۭتۍ گٔے مِڈل مین گٔے اِلمِنیٹ تکیازِ اَمہِ سۭتۍ یُس مِڈل مینَن اوس اَسہِ پٮ۪وان پَنژاہ رۄپیہِ پٔر پیٹہِ دیُن یا کٔژ رۄپیہ آسن پٔر پیٹہِ دیُن ییٚمہِ سۭتۍ أسۍ تَپٲرۍ تہِ ٲسۍ مارٕ گَژھان تہٕ بیٚیہِ اوس پٮ۪وان تٔمِس اگرَے تیُتھ کانٛہہ باپٲرۍ آسہِ ہہ تٔمِس اوس پٮ۪وان سُہ اِنٹرٛٮ۪سٹ دیُن یُس تٔمۍ ایٚڈوانٕس آسہِ ہہ دیُتمُت تَتھ تہِ تہٕ یِمو سکیٖمو سۭتۍ بچے أسۍ واریاہ تہٕ وۄنۍ چھِ أسۍ ایٚکسپیٚکٹ کران گورمنٹَس کہ یِژھے یِژھے سکیٖم أنِنۍ تِم واریاہ یتھ پٮ۪ٹھ لو اِنٹرٛیٚسٹ آسہِ تہٕ مگر لون ہٮ۪کو واریاہ نِتھ تہٕ تکیازِ اَمہِ سۭتۍ کَرن گرٛیٖس واریاہ ڈیٚولَپمہ